مےٚ چھِ زِنٛدگی منٛز ساروی کھۄتہٕ یُس چیٖز مےٚ یتھ چیٖزس بہٕ زیادٕ اہمِیَت چھُ دِوَان سُہ گوٚو گۄڈنِیَتھ نالَیج گۄڈنیَتھ گٔیِہ یعنے کہِ نالَیج نالَیج سۭتۍ ہیٚکہِ علم علمہِ سۭتۍ ہیٚکہِ اِنسان سٲرسٕے دُنیاہس پؠٹھ حکوٗمت کٔرِتھ اور دوٚیِم چیٖز گوٚو دوٚیِم چیٖز گوٚو پنٛنِؠن پَیرَنٛٹَن ہُنٛد رَیسپِٮ۪کٹ پنٛنِؠن پَیرَنٛٹَن ہُنٛد خیال یُس چیٖز یہِ چھُ مےٚ موسٹ یعنے کہِ یَتھ بہٕ اہمِیَت چھُس دِوَان یا بیٚیہِ وَیٚلِیوٗ چھُس دِوَان پَننہِ یَتھ زِنٛدگی منٛز سُہ گوٚو یی گۄڈنیُک چیٖز گوٚو نالَیج نالَیج سۭتۍ ہیٚکہِ یعنے کہِ عِلم عِلمہٕ سۭتۍ ہیٚکہِ اِنسان دُنیاہَس روشَن کٔرِتھ اور پَنٛنؠن پَیرَنٛٹَن رَیٚسپِیٚکٹ دِیُن اور اَمہِ سۭتۍ چھُ اللہ تعالیٰ اَسہِ رٲضۍ سَپدَان باقٕے